مےٚ چھِ بوٗزمُت کلپنہ چاولہ تہٕ راکیش شرماوُن زِ ییٚلہِ کلپنہ چاولہ گۄڈٮ۪تھ کھٔژ کوٗر یُس ٲس اِنڈیاہہٕچ کھٔژ زوٗنۍ پٮ۪ٹھ سٕپیسَس پٮ۪ٹھ یُس تِمَن دۄہَن اٮ۪مَریکہ ٲس بَسان تٔمۍ کٔر پَتہٕ ییٚتہِ کِس اِنڈیا کِس مِنسٹَرَس سۭتی کَتھ وارِیاہ کَنٹِرٛبیوٗشَن کٔر تٔمِس سۭتۍ تَمہِ پَتہٕ گٔے تٔمِس وارِیاہ زیادٕ ییٚتہِ تہِ یُس بیٚیہِ راکیش شرما اوس سُہ اوس اِنڈیاہُک گۄڈیُک مٮ۪ن یُس سٕپیسَس پٮ۪ٹھ کھوٚت سُہ تہِ اوس وارِیاہ زیادٕ اَصٕل تِم کٔرٕکھ ہمت تہٕ کھٔتۍ سٕپیسَس پٮ۪ٹھ اِنڈیاہَس منٛز تہٕ تھووُکھ رِکاڈ یُس کلپنہ چاولہ ٲس سۄ کھٔژے کُنوُہ شَتھ تہٕ ستنَمتھَس منٛز یُس راکیش شرما اوس سُہ کھژے کُنوُہ شَتھ تہٕ ژۄیہِ شیٖتس منٛز سٕپیسَس پٮ۪ٹھ یہِ یوٗتٕے چھُس بہٕ یِمن دۄن ہٕنٛدِس بارس منٛز زینان